ہٮ۪لو اَسَلام علیکُم وعلیکُم اسلام تُہۍ چھُو حظ شاہِد ٹیٚلَر تُہۍ ؤنۍتو حظ یہِ تۄہہِ اَسہِ اوس نَہ حظ فراک شَلوار سُونومُت تۄہہِ نِش پٔتِم تَمہِ دۄہ اوس فسٹ فسٹَس پٮ۪ٹھ سُونایے اَسہِ اَتہِ اَکتٕرٛہ اوسا کِنۍ فسٹ اوس اَدٕ ٹھیٖک سُہ نہ حظ چھُنہٕ مگر یہِ ٹھیٖک سُیِتھ کِہیٖنۍ تَتھ تَتھ چھِ پرٛابلِم تھوڑا تَتھ چھِ فِراکَس أنۍمٕژ گانٛد سُہ چھُنہٕ زیادٕ صحیح سُومُت کِہیٖنۍ سُہ چھُ مےٚ واریاہ ژھوٚٹ سُومُت اَہن حظ اچھا ٹھیٖک ٹھیٖک مگر تَتھ چھِنہٕ حظ مےٚ پرٛابلِم سُہ چھُ مےٚ یہِ ژھوٚٹ تہٕ بیٚیہِ چھُ مےٚ یُس شَلوار چھُنَہ تَتھ شَلوار چھُ تھوڑا سا ٹایِٹ گژھن تہٕ وۄنۍ ہیٚکیٛا تَتھ کیٚنٛہہ گٔژھِتھ سُہ ہیٚکیٛا مےٚ تھوڑا کھُلہٕ گٔژھِ سُہ اوس مےٚ کھُل پَہمَتھ کَرناوُن

اہن حظ سُہ اوس مےٚ پٔتِم فِراک شلوار

ٹھیٖک حظ چھُ ٹھیٖک چھُ مےٚ چھُ یہِ ٹھیٖک چھُ سُہ کٔروا وۄنۍ تُہۍ ٹھیٖک ٹھیٖک ٹھیٖک

اَوا اَوا ٹھیٖک چھُ بَس بہٕ حظ یِمو تیٚلہِ توٗرۍ دُکانس پٮ۪ٹھٕے ٹھیٖک چھا چلو چلو ٹھیٖک حظ چھُ اسلام علیکُم